اسلام علیکم ورحمتہ اللہ وبرکاتہ یہِ چھےٚ حل حلز ریسٹورنٛٹ کُلگام مےٚ حظ کَرے تُہنٛدِ ریسٹورنٛٹ پٮ۪ٹھ اکھ بِریانی آرڈر یتھ واریاہ مَزٕ اوس بہٕ چھُس ہیوان سہ